میٛٲنۍ راے ہَسا چھِ یِم ہَسا بؠمارِ چھِ گامَس منٛز وۄپدان یِم گٕمژٕ پٲدٕ تِم حظ چھِ مےٚ حظ چھِ باسان گامَس منٛز چھِ کَم پہمَتھ بؠمارِ تہٕ تہٕ جب کہِ یِم حظ شہرَس منٛز چھِ تَتہِ حظ چھِ زیادٕ بؠمارِ وَژھمَژٕ وۄتھان شہرَس منٛز حظ چھِ ژھۄٹھ یِوان وَتہِ پؠٹھ ترٛاونہٕ تَتہِ حظ چھِ تِمَن ہوٗنۍ کھؠوان تَتہِ حظ چھِ کیٚمۍ وۄتھان تَتہِ حظ چھِ کیٛاہ چھِس وَںان مُشِک وۄتھان تَمی وۄنۍ یۄس آز أنٛدۍ پٔکۍ تَتہِ کیٛاہ چھِس وَنان محلَس پھٲہلان چھِ حظ تَتہِ حظ چھِ کران کٲم وۄتھان حظ چھِ تِمَن پھَکھ تَمہِ سۭتۍ حظ چھِ تِمَن بؠمٲرۍ گَژھنُک جانٛڈِس بؠمٲرۍ گَژھنُک خطرٕ حظ چھُ ٹایفایڈ گَژھنُک خطرٕ چھُ باقٕے بؠمارِ کٔمنِکیبٕل ڈٔجیٖزٕز گَژھنُک خطرٕ چھُ حظ جب کہِ گامَس منٛز حظ چھِ خلکو کُلۍ رُوۍمٕتۍ آسان اَتہِ حظ چھُ صاف ہوا آسان اَتہِ نَہ حظ چھِ بؠمارِ ہٕنٛدۍ اَثرات حظ چھِ گژھان مگر اَتہِ نَہ حظ چھِنہٕ خاص اَثرات گژھان مےٚ